یۄس ہَسا کٔشیٖرِ ہٕنٛز اٮ۪نٛٹَٹینٛمٮ۪نٛٹ اِنٛڈسٹرٛی چھِ یۄس ہَسا فِلم اِنٛڈسٹری چھِ یہِ ہسا چھِ یُنیٖک یہِ چھِ الگ اَمہِ حساب کہِ اَتہِ ہَسا چھِ یُس ہَسا اَتہِ بیوٗٹی چھِ رِجنَل بیوٗٹی چھِ اَتیُک نظار چھُ یا اَتیُک یہِ کَلچَر چھُ رِچ کَلچَر چھُ اَتیُک یا ہسا اَتِچ یُس ہَسا سوشَل پوٚلِٹِکٕل اٮ۪نوارَمٮ۪نٛٹ چھُ یہِ ہسا چھُ مختلف بناوُن اَتھ کٔشیٖرِ ہٕنٛزِ اٮ۪نٛٹَٹیمٮ۪نٛٹ اِنٛڈسٹرٛیہِ باقیو اٮ۪نٹَٹینمٮ۪نٛٹ اِنٛڈسٹرٛیو سۭتۍ نِش یُس ہَسا اَتِچ لوکیشَن چھِ یُس ہَسا خوٗبصوٗرت نظار چھُ اَتیُک یَتھ منٛز ہَسا لینٛڈسِکیپٕس چھِ یِوان یا پہاڑ چھِ یِوان یِم لیکٕس چھِ یِوان یا ییٚتِکۍ یِم باغ چھِ یِوان گاڈںٕز چھِ یِوان یِمن ہَسا چھِ یہِ ہسا چھُ قۄدرتن بَڑٕ خوٗبصوٗرت تہٕ پٔرفٮ۪کٹ انٛدازس منٛز بنومُت اَمہِ سۭتۍ ہَسا یِم یِمن فِلمہٕ چھِ یا سانٛگٕس چھِ میوٗزِک چھُ آسان اَتھ ہَسا چھُ یہِ الگ بیوٗٹی دِوان یُس اَتیُک یہِ نظار چھُ آسان یِم سیٖنری چھِ آسان یہِ ہسا چھُ اَتۍکِس میوٗزِکَس تہٕ اَتۍکِس یِمن فِلمن دِوان الگ نظار ہَسا چھُ یہِ دِوان اَمہِ سۭتۍ ہَسا چھُ وارِیاہ فٲیدٕ مِلان یِم ہَسا فِلم میکٲرٕس آسَن یِمن نَہ سا چھُ پٮ۪وان زیادٕ اَتھ تِم سی ڈی آی اِفٮ۪کٹٕس اَنٕنۍ کیٚنٛہہ تِکیٛازِ یَتھ ہِسا چھُ نظارَے تیُتھُے آسان سفُز سبٕز چھُ اَتھ نظار آسان یا باقٕے تہِ چھُ آسان یِمَن نَہ سا چھُ پونٛسہٕ گژھان زیادٕ خرچ سُہ سی جی آی اِفٮ۪کٹَس پٮ۪ٹھ کیٚنٛہہ بیٚیہ یُس اَتیُک یُس ہَسا کَلچَر چھُ سُہ چھُ بڑٕ خوٗبصوٗرت اَتیُک ٹرٛڈِشنَل ڈانٕس یُس چھُ یہِ روٚو چھِ ونان یا باقٕے چیٖز چھُ وَنان بیٚیہِ ہَسا چھُ اِنسان سُنٛد نیچرٕے چھُ یِہوٚے کہِ سُہ چھُ دۄہ کھۄ دۄہ یژھان نو نو چیٖز کانٛہہ وٕچھُن یُس نَہ سا باقی وٕچھمُت آسہِ اِنسانَن کیٚنٛہہ ییٚتِکۍ یِم ییٚتہِ ہسا چھِ ڈانٕس یُس نہٕ دُنیاہس منٛز کُنی جایہِ کرنَے تَمہِ سۭتۍ ہَسا چھُ یِم باقٕے مداہ چھِ آسان یِم ہَسا لُکھ چھِ آسان تِم ہَسا چھِ اَٹرٮ۪کٹ گَژھان اَتھ کُن زیادٕ تِکیٛازِ تِمو چھُنہٕ یہِ زٕہٕے آسان وٕچھمُت اِنسان چھُ خوش گَژھان نو کانٛہہ چیٖز وٕچھِتھ یُس تیٚتیُک آرٹ تہٕ کرٛافٹ چھُ یُس ہَسا تِلہٕ کٲم چھِ یِوان ییٚتہِ کرنہٕ یا نقچہٕ نِگٲری چھِ کَران تِم طوطہٕ ووطہٕ چھِ بناوان سُہ چھُنہٕ دُنیاہس منٛز یِوان کُنی کرنہٕ ییٚلہِ ہَسا فِلمن منٛز آو سُہ سُہ ہَن تہِ انٛنہٕ تَمہِ سۭتۍ ہَسا چھِ مدا گَژھان زیادٕ پہمَتھ اُکُن اَٹرٮ۪کٹ بیٚیہِ ہَسا چھُ اَتہِ یُس ہَسا اِمَرجَنٛٹ ڈِجٹَل پٕلیٹفارم چھُ ییٚتہِ نو نو آمُت تَمہِ سۭتۍ ہَسا چھُ وارِیاہ مےٚ مدتھ مِلان سٲلمَن اٮ۪س اٮ۪س چھُ سٲلِمن موبایلس کُن تہٕ تَمہِ سۭتۍ ہَسا چھُ مدتھ بیٚیہِ ہَسا چھُ اَمہِ سۭتۍ ٹیوٗرِزمَس تہِ وارِیاہ زیادٕ فٲیدٕ مِلان یُس ہَسا ٹیوٗرِزٕم اِنٛڈسٹرٛی چھےٚ اَمہِ سۭتۍ ہسا چھُ باقٕے لُکھ تہِ مِثال کے طور پر اگر ییٚتہِ کانٛہہ باغ چھُ آسان اگر ہَسا کانٛہہ باغ چھُ تَتہِ تور تَمہِ تَتہِ اگر وۄنۍ شوٗٹِنٛگ گٔے تہٕ باقٕے لُکھ تہِ وٕچھَن تَتہِ یہِ کُس باغ چھُ تہٕ تِم تہِ ہسا چھِ تور مِلان تَمہِ سۭتۍ چھُ ٹیوٗرِزَمَس فٲیدٕ مِلان بیٚیہِ ہسا چھُ سپوٹ کَران یِم اٮ۪ن جی اوز تہٕ گورمٮ۪نٛٹ آرگٕنایزیشَنٕز ہَسا چھِ یِم سَپوٹ کَران

ییٚتہِ نَہ سا چھُ تَمہِ حساب ہَسا چھُ وارِیاہ مُشکِل گَژھان بیٚیہِ ہَسا چھِ ییٚتہِ اِنفرٛاسٕٹرٛکچَر تہِ ہَسا چھُ لِمِٹٕڈ باقٕے چھِنہٕ چیٖز تہِ چھِنہٕ ییٚتہِ تَمہِ آیہِ اِنٛڈسٹرٛی وِنٛڈسٹرٛی چھَنہٕ اٮ۪سٹیبلِشٕڈ اِنٛڈسٹرٛی چھِںہٕ ییٚتہِ کیٚنٛہہ تَمہِ سۭتۍ ہَسا چھُ تھوڑا بہت پرٛابلِمٕے گژھان بیٚیہِ ہسا چھُ فَن یُس ہَسا پونٛسہٕ نَہ سا چھِنہٕ تیٖتۍ تیٖتۍ نَہ سا چھِنہٕ پونٛسَن ہٕنٛز ہَسا چھِ تھوڑا بہت قٕلَت تیٖتۍ پونٛسہٕ نَہ سا چھِنہٕ کیٚنٛہہ بیٚیہِ نَہ سا چھُ ییٚتہِ ٹیلنٛٹ چھُ ٹیلنٛٹ مگر تیوٗت چھُنہٕ کیٚنٛہہ تِکیٛازِ ٹرٛینِنٛگ چھُنہٕ یِمَن زیادٕ دِنہٕ ٹیلنٛٹ چھُ تیٚلی بنَن کہِ ییٚلہِ تَتھ ٹرٛینِنٛگ تہِ آسہِ ٹیلنٛٹ تہِ گوٚو پوٚزٕے مگر تَتھ گٔژھ ٹرٛینِنٛگ تہِ آسٕنۍ وارِیاہ ضٔروٗری چھِ تَتھ ٹرٛینِنٛگ تہِ بیٚیہِ ہسا چھِ ییٚتہِ کیٚنٛہہ رٮ۪سٹِرٛکشَنٕز چھِ یِوان دِونہٕ ییٚتہِ مِثال ییٚتہِ چھُنہٕ زیادٕ دِوان اَتھ فِلمَن وِلمَن کُن میوٗزِکَس ویوٗزِکَس کُن کرنہٕ کیٚنٛہہ